ٹی وی چھِ سانٮ۪ن گَرَن منٛز اکثر تہٕ بیشتر آسان ٹی وی یَس پٮ۪ٹھ چھِ أسۍ مختلف قٕسمٕکۍ ڈرٛاما وٕچھان بیٚیہِ چھِ أسۍ اَتھ پٮ۪ٹھ ڈرٛاما سۭتۍ سۭتۍ واریاہو چیٖزو سۭتۍ اٮ۪نٹرٹینمٮ۪نٛٹ گژھان اٮ۪نٹرٹینمٮ۪نٛٹَس سۭتۍ سۭتۍ چھُ اَتھ مٮ۪نٛٹ أسۍ دُنیا برچہِ خبرٕ تہِ ہٮ۪کان وٕچھِتھ أسۍ چھِ روزان دُنیاہَس سۭتۍ اَمہِ سۭتۍ رٔلِتھ أسۍ روزان خبردار دُنیاہَس منٛز کیٛاہ کیٛاہ چھِ گژھان نِوزو سۭتۍ سۭتۍ چھِ ہٮ۪کان أسۍ اَتھ پٮ۪ٹھ سپوٹٕس تہِ وٕچھِتھ واریَہَن کھیلَن ہُنٛد مَزٕ تہِ تُلِتھ یِمو منٛزٕ کِرکَٹ فُٹ بال باسکٮ۪ٹ بال چھِ بہٕ چھُس گَرِکِس ٹی وی یَس پٮ۪ٹھ اکثر تہٕ بیشتَر کِرکَٹ وٕچھان بیٚیہِ بیٚیہِ چھِ ٹی وی یَس سۭتۍ اَسہِ اَکھ یہِ فٲیدٕ تہِ أسۍ چھِ اَمہِ سۭتۍ اٮ۪نٹَرٹینمٮ۪نٛٹ گژھان اگر أسۍ کُنہِ ساتہٕ بور آسو گٔمٕتۍ ٹی وی چھِ کھُلاوان تہٕ ٹایمُک چھِنہٕ پَیی لَگان تہٕ اَمہِ سۭتۍ چھِ سون موٗڈ گژھان ٹھیٖک اَسہِ پَزِ ٹی وی لِمِٹٕڈ لِمٹَس منٛز وٕچھُن زیادٕ تہِ پَزِ نہٕ اَسہِ وٕچھُن یُس اَسہِ أسہِ گژھان خراب اَسہِ پَزِ ٹی وی یُک صحیح استعمال کَرُن ٹی وی چھِ سانہِ روزمرہ زندگی ہُنٛد اَکھ اہم حِصہٕ ییٚمہِ سۭتۍ چھِ اَسہِ واریاہ فٲیدٕ مِلان اَسہِ پَزِ یِمَن ایٚمہِ ٹی وی یُک صحیح استعمال کَرُن